وعلیکُم اسلام اَہن حظ ٹھیٖک تُہۍ چھُو حظ ٹھیٖک بِلکُل بِلکُل

یوٚرے جوٚم چھا اَنٕنۍ اچھا ٹھیٖک وۄنۍ چھا تۄہہِ ہوٹل ضرَوٗرت کأتیٛاہ بچہٕ چھِ حظ اچھا ژَتجی بچہٕ روٗمس منٛز کأتیٛاہ بچہٕ چھُو تھاوٕنۍ نہٕ حظ تتہِ تتہِ گٔے ژور بچہٕ یِنۍ روٗمس منٛز گٔے داہ بچہٕ داہ کمرٕ لگنو تۄہہِ کٔژن خٲطر دۄہن خأطرٕ چھُ یِمن ٹیوٗر یِمن گژھِ پانٛژھ ساس رۄپیہِ پٔر روٗم حظ پرٛتھ روٗمس پانٛژھ ساس رۄپیہِ وُہن دۄہن یا دَہن دۄہن اَہن حظ آ بِلکُل اَمہِ مزیٖد چھُ یِمن ڈاینِگ ڈاینِگ ہال چھِ یِمن یِمن چھِ یِم روٗم چھِ جِم تہِ کٔرِتھ یِم ہیٚکن گِنٛدِتھ تہِ آرام سان اَتھ منٛز چھِ ہر کانٛہہ دستیاب اَہن حظ آ باتھ روٗم واتھ روٗم سورُے سورُے اَمہِ خأطرٕ چھُو تۄہہِ کرٕنۍ کأم حظ تۄہہِ چھُو بچن ہُنٛد آدھار کارڈ آنُن ضروٗر سۭتۍ ٹھیٖک کیٚنٛہہ چھُنہٕ پرواے باقٕے چھِ ہر کانٛہہ ہر کانٛہہ فیسلٹی چھِ ایویلیبٕل حظ سورُے اَہَن حظ تُہنٛد تُہنٛدِ چلو ٹھیٖک حظ چھُ تُہنٛدِ خأطرٕ تہِ چھ سُپیشل روٗمے کیٚنٛہہ چھُنہٕ پرواے تۄہہِ کر چھُ ترُن وۅنۍ یور حظ تۄہہِ کر چھُو ترُن نیٚکسٹ منٛڈے امہِ علاوٕ چھُوا بیٚیہِ کُنہِ جایہِ ٹیوٗر ؤرکِنٛگ کِنہٕ یِتُے اوس اچھا یہِ چھا یِمن گورنمنٹ سِکیٖم حظ کیٚنٛہہ چھُنہٕ پرواے تٔرِو تُہۍ حظ یِمن دِمہٕ ہر کانٛہہ فیسلٹی اِنشا اللہ